آ أسۍ چھِ اکثر کَران گَرِ پیٖزا ویٖزا آرڈر تہٕ سُہ چھِ أسۍ کَران زومیٹو پٮ۪ٹھَے یوٗز ییٚتہِ چھُ زومیٹو چَلان کٔشیٖرِ منٛز اَسہِ سیرینگرس منٛز أسۍ چھِ کَران زومیٹووٕے اکثر یوٗز تہٕ اکثر چھِ أسۍ اَنان پیٖزا اننو أسۍ تہٕ بیٚیہِ بٔرگر چھِ مےٚ پسنٛد پٔرسنٔلی بہٕ چھُس بٔرگر انناون تہٕ مےٚ باسان اَمہِ سۭتۍ چھُ اکھ چیٖز گوٚو کہِ سٲری یِم کیٛاہ چھِ اتھ ناو یِم چھِنَہ یِم یِمَے حظ یِم بناوان رٮ۪سٹورنٛٹ وغیرہ چھِ تِمن چھِ سارنٕے تِمن چھِنہٕ سارنی یہِ ہوم سٔروِس ہوم ڈِلؤری سٔروِسِز کِہیٖنۍ تہِ تَمہِ سۭتۍ کیٛاہ چھُ گَژھان أسۍ اگر یَژھو أسۍ ہٮ۪کو کٔرِتھ زومیٹووَس سۭتۍ چھِ یِم آسان أسۍ وَنو زومیٹووَس کیٛاہ چھِ یِتھ کٔٹھۍ یِتھ کٔٹھۍ ضوٚرَتھ تِم چھِ پانَے گَژھان تہٕ اَنان تَمہِ سۭتۍ چھُ اَسہِ وارِیاہ وقت بچان تہٕ بیٚیہِ چھِ سۭتۍ سۭتۍ سٲنۍ اٮ۪نرجی تہِ بچان اَسہِ چھِ تِم ہٮ۪وان تٕرٛہ رۄپیہِ وُہ رۄپیہِ چھِ تِم ہٮ۪وان اٮ۪کٕسٹرٛا ڈٮ۪لؤری چارجِز تہٕ مٔنٛزۍ بعض اوقات چھِ تِم فری تہِ آسان تو اگر أسۍ نزدیٖک سے نزدیٖک تہِ گژھو اَسہِ چھُ یا تہِ گٲڑۍ کَڑان نَتہٕ بایِک کَڈٕنۍ تو تیٖلٕے گَژھِ رۄپین وُہن تٕرٛہن ژتجی ہن تھایِو تہٕ تیٖلٕے پتہٕ پنُن ٹایِم تہِ توٚتٕے یِتھ کٔنۍ چھِ اَسہِ آنلایَنٕے کَران آرڈر تِم چھِ واتان اَسہِ گَرَے تیٖتِس کالس چھِ أسۍ ہٮ۪کن باقٕے کٲم کٔرِتھ یہِ چھُ وارِیاہ مُفیٖد مےٚ باسان اتھ منٛز چھَنہٕ اِنکَنویٖنینٕس کٕہۭنۍ اَتھ منٛز چھِ صِرف فٲیدَے یوت